ہاں بِلکُل یِتھ پٲٹھۍ چھُ باسان کہِ آزُک أسۍ چھِ وٕچھان ٹایم کہِ آز چھِ جابٕچ واریاہ زیادٕ قِلت مَگر اَگر اِنسانَ آسہِ سِکِلفُل آز چھُ مین اِشوٗ کہِ سِکِل گژھِ اِنسانَس آسُن تیٚلہِ چھُ اِنسان ہٮ۪کان کیٚنہہ تہِ کٔرِتھ فار اٮ۪کزامپٔل بہٕ چھُس مطلب مےٚ وٕنہِ مطلب بٔہمہِ پَران بٔہمہِ کورُن کراس تہٕ یِم مطلب آ مطلب مےٚ چھُ نان میڈِکل فیٖلڈ ییٚکے بی ٹیک ہٮ۪کو کٔرِتھ تَمہِ پَتہٕ ہٮ۪کَو مطلب کانہہ تہِ یُس اَمہِ ساتہٕ سِکِل کرِ جینریٹ سُہ ہیٚکہِ اِنسانَس گژھِتھ اَلبتہہ اَگر اِنسانَس آز سِکِلفُل آسہِ کیٚنہہ آز ہیٚکہِ نہٕ اِنسان کِہیٖنۍ تہِ کٔرِتھ اے آی گوٚو آز جینریٹ نوٚو نوٚو چیٖز اَگر نہٕ اِنسانس اے آیَس منٛز اَصٕل آسہِ اِنسان ہیٚکہِ کانہہ تہِ جابَس منٛز تِکیازِ دۄہ کھۄتہٕ دۄہ چھُ اے آی کُے سورُے دُنیاہ آ اِنسان سِکِلفُل اَگر آسہِ تہٕ کیٚنہہ تہِ جاب ہاں گورمینٹ جاب چھِنہٕ آز تیٖتیاہ کیٚنہہ تہٕ اَلبتہ پریویٹ جاب ہیٚکہِ اِنسان کُنہِ تہِ ٹایمہٕ کٔرِتھ ہُتھ پٲٹھۍ چھِ واریا گورمینٹ جابٕچ قِلت